اَلسلامُ علیکُم وعلیکُم السلام جِناب ٹھیٖک یہِ چھِ حظ تۄہہِ کٔشیٖرِ منٛزٕے کہِ سریٖنگرَس منٛز تۄہہِ ٹرٛیوٕل کَرُن کٔشیٖرِ منٛز چھِ حظ واریاہ جایہِ حظ نَژنہٕ خٲطرٕ تُہۍ چھُو یژھان لانٛگ ٹرٛیوٕل کَرُن حظ کہِ شاٹ اگر تُہۍ سریٖنگر ڈِسٹِرٛکسٕے منٛز نٔژِو تَتھ منٛز چھِ اَسہِ واریاہ ڈٮ۪سٹِنیشَنٕز یِوان تَتھ منٛز چھِ اَسہِ مغل گاڈنٛز یِوان تَتھ منٛز چھُ چشمہ شاہی ہٲروَن چھُ نِشاط چھُ شالہٕ مٲر چھُ بادام واری پارَک چھِ مگر أکِس ٹھیٖک ٹھیٖک مگر اَکھ چیٖز چھُ مےٚ عرض حظ یِم تہِ لانٛگ ٹرٛیوٕل کٔرِو تُہۍ مطلب ییٚتہِ چھِ ٹوٗرِسٹ ڈٮ۪سٹِنیشَن تَتھ منٛز یِوان پہلگام چھُ یِوان گُلمرگ چھِ یِوان سۄنمرگ چھِ یِوان یِمَن جایہِ اگر تُہۍ گٔژھِو حظ تۄہہِ لَگیو اَکھ دۄہ أکِس ڈٮ۪سٹِنیشن پٮ۪ٹھ اگر تُہۍ وَن ڈے ٹرٛیوٕل کٔرِو یورٕ تہِ گٔژھِو اورٕ تہِ یِیِو أکۍسٕے دۄہَس منٛز واپَس تیٚلہِ لَگہِ تۄہہِ اَکھ دۄہ حظ اَتھ برابر أکِس ڈٮ۪سٹِنیشَن گوٚو ترٛےٚ دۄہ گژھن لَگ اَہَن حظ آ ہفتہٕ دَہ دۄہ گٔژھ آسٕنۍ مین چھِ یِمَے ترٛےٚ سٕپاٹ یِم زیادٕ دوٗر چھِ یِمَن چھُ اَکھ اَکھ دۄہ دیُن مے بی کُنہِ جایہِ ما کٔرِو تُہۍ نایِٹ تہِ گُلمرگہِ منٛز چھُ تَتہِ چھُ گَنٛڈولا تہِ گَنٛڈولا چھُ تَتہِ تَتہِ ہیٚکِو تُہۍ گَنٛڈولا سَوٲرۍ تہِ کٔرِتھ نایِٹَس تہِ بِہِتھ تَتہِ چھُ زیادٕ مَزٕ لگان نایِٹَس تَتھ گٔژھ زٕ دۄہ آسٕنۍ ہُمَن گٔے زٕ دۄہ گٔے ژور دۄہ گٔے یِمَے اَمۍ پتہٕ اگر تُہۍ سریٖنگر ڈِسٹِرٛکٕچ کَتھ کٔرِو کَمس کم زٕ ترٛےٚ دۄہ لَگنٕے اَتھ یِم مغل گاڈنٛز باقٕے واقٕے چکر کرنَس بیٚیہِ چھُ کیٛاہ حظ نہ حظ ہَفتہٕ دَہ دۄہ چھِ ٹھیٖک ہفتہٕ اگر تُہۍ تھٲیِو مطلب پَتہٕ دۄہلی کٔرِو چکر واریاہَن جایَن ہیٚکِو تُہۍ چکر کٔرِتھ واریاہ سٕپوٹٕس ہیٚکِو تُہۍ دۄہَس وٕچھِتھ ییٚتہِ چھُ اَسہِ ٲس ڈَل ڈَل لیک چھُ بَڑٕ بیوٗٹِفُل ڈَل لیک چھُ تُہۍ ہیٚکو حظ گُلمرگہِ گٔژھِتھ تَتہِ چھُو تۄہہِ گَنٛڈولا تُہۍ ہیٚکِو پہلگام گٔژھِتھ تَتہِ ہیٚکِو تُہۍ رِوَر رافٹِنٛگ کٔرِتھ تُہۍ ہیٚکِو سۄنہٕ مَرگہِ گٔژھِتھ تَتہِ تہِ چھِ رافٹِنٛگ حظ گژھان تُہۍ ہیٚکِو ییٚتہِ ڈَل لیک تہِ گٔژھِتھ ڈَل لیکَس منٛز چھِ شِکارا رایِڈ چھِ گژھان ہاوُس بوٹَس منٛز ہیٚکِو تُہۍ نایِٹ سِٹے تہِ کٔرِتھ بیٚیہِ چھِ تَتہِ جَٹ سِکیٖنٛگ تہِ آز ڈَلَس منٛز گژھان واریاہ چیٖز چھِ تَتہِ تُہۍ ہیٚکِو مغل گاڈنٛز چَک نٔژِتھ تُہۍ ہیٚکِو اولڈٕ سِٹی تہِ ہیٚکِو تُہۍ چکر کٔرِتھ جامعہ مسجد چھا بادام واری پارَک چھا باقٕے چیٖز چھِ واریاہ چیٖز چھِ ییٚتہِ نَژنہٕ خٲطرٕ مگر کَمَس کم چھُس بہٕ وَنان حظ کہِ اگر تُہۍ آرام سان یژھان چھُو سورٕے وٕچھُن ہَفتہٕ دَہ دۄہ چھُو تُہٕنٛدِ خٲطرٕ ٹھیٖک حظ تَمہِ خٲطرٕ مے بی کُنہِ جایہِ ما کٔرِو نایِٹ سِٹے تہِ سُہ روزیو زیادٕ بٮ۪ٹَر حظ اَہَن حظ آ زیادٕ چھِ پرٛٮ۪فَر حظ کران ٹوٗرِسٹ ییٚتہِ ڈَلَس منٛز یَتھ ہاوُس بوٹَس منٛز روزنَس کیٛازِ تَتھ تہِ چھُ بِلکُل بِلکُل بِلکُل کَمَس کَم چھُو ہفتہٕ دَہَن دۄہَن ہُند یا تہٕ ییٚمہِ وِزِ تہِ تۄہہِ خۄش گہٕ باسہِ تُہۍ کٔرۍزیو کال حظ تہٕ اَسہِ چھِ گٲڑۍ تہِ اٮ۪ویلیبٕل أسۍ نَژناوَو تُہۍ ہر کُنہِ جایہِ تۄہہِ چھُو نہ کُنہِ پرٛابلِم کُنہِ جایہِ ہٕنٛز پرٛابلِم گژھِ نہٕ ہوٹَل تہِ دیٛاناوَو أسۍ یورٕے باقٕے سہ کُنہِ تہِ جایہِ اَہَن حظ آ سورٕے پٮ۪کیج بِلکُل بِلکُل تۄہہِ چھُو نہٕ اورٕ یورٕ گژھنٕچ کُنہِ ضوٚرتھٕے نہ چھُو کانٛہہ پانہٕ گٲڑۍ کَرنٕچ نہ کانٛہہ چیٖز حظ ہے یہِ حظ چھِ ڈِپٮ۪نٛڈ کران تُہٕنٛدِس پٮ۪کیجَس پٮ۪ٹھ ہفتُک پٮ۪کیج نِیِو حظ تُہۍ نایِٹ سِٹے کٔرِو بیٚیہِ چھُ ڈِپٮ۪نٛڈ گژھان کہِ ییٚلہِ تُہۍ ہوٹَل اَسہِ ؤنِو کہِ کُس ہوٹَل چھُ کَرُن تھِرٛی سِٹار چھِ حظ فور سِٹار چھِ حظ فایِو سِٹار ڈِپٮ۪نٛڈ آن چھِ گژھان ریٹ حظ تَمی پٮ۪ٹھ اَہَن حظ آ بِلکُل کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ پرواے یُتھٕے تہٕ تۄہہِ آسہِ یُن تہٕ فون کٔرۍزیو أسۍ چھِ تٲبیدار شُکریہ شُکریہ اَلسلامُ علیکُم